اسلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ آ بَس دُعا آ ؤنِو آں بہٕ اوسُس پانہٕ سونچھان حظ آ جِناب کیٛاہ چھِ اَتھ وَنان أسۍ تراوَو تیٚلہِ یہِ بیٚیِس ڈِسٹِکَس منٛز تہِ اَدٕ ٹھیٖک چھُ فِلحال فِلحال کَتھ ڈِسٹرکَس منٛز حظ چھُو تُہۍ وَنان ترٛاوو أسۍ نہ بَڈگامہِ چھُ اَسہِ اَز اچھا بارہمولہ ترٛٲیِو چلو ٹھیٖک حظ چھُ بارہ بارہمولہ چھُ تۄہہِ ؤنِیو نہ حظ مےٚ أمِس کٔرۍ زیٚو کال تَتہِ چھِ مےٚ تیٚلہِ شاپ واپ تہِ تھاونومُت نظرِ تَل جاے جاے چھِ ٹھیٖک تِم چھِ ژور کیٛاہ چھِ اَتھ وَنان دُکان تَتہِ تہٕ ٹھیٖک چھُ بہٕ کَر تۄہہِ وَٹساپ نمبر تہٕ تُہۍ کٔرِیو جِناب تٔمِس سۭتۍ پانہٕ تہِ کَتھ اَصٕل أسۍ کیٛاہ چھِ اَسہِ چھِ پَنٕنہِ کِرایہِ سۭتۍ بیٚیہ کیٛاہ آ اَصٕل اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ نہ نہ نہ اَصٕل اَصٕل اَصٕل نَفر آ چلو ٹھیٖک حظ چھُ بہٕ کَرو تۄہہ واٹٕساَپَس پٮ۪ٹھ نَمبر تہٕ تُہۍ وٕچھ زیٚو تیٚلہِ